اگر بہِ پَننِہ ایرِیاہِچ کَتھ کَرٕ تہٕ پننہِ علاقٕچ کَتھ کَرٕ تہٕ ییٚتہِ چھِنہٕ مےٚ وٕچھمُت تِتھ کٔنۍ نہٕ کینٛہہ سَپوٹ سِسٹَم یُس چھُ تَتھ چھُنہِ تیوٗتاہ سُہ مطلب زیادٕ سُہ سَپوٹ ملان کِہیٖنۍ مطلب اگر أسۍ وٕچھو یتھ کٔنن زٕ باقیَن جایَن چھُ اَسہِ وٕچھمُت کہِ یِم بَچہِ چھِ آسان یِمن واریاہ زیادٕ کریز چھُ آسان گنٛدنُک لایک کرکَٹ نِمو أسۍ کھوکھو نِمو أسۍ بیڈمِنٹَن نِمو أسۍ تہٕ مےٚ چھُ باسان سٲنِس علاقَس منٛز چھنہِ خاص تِتھ اِوینٹ گَژھان کِہیٖنۍ ہاں وٕ تھوڈا ٹایم چھُ لوٚگمُت مطلب کینٛہہ دۄہ وٕچھ مےٚ تہٕ بَچہِ چھِ لٔگمٕتۍ اتھ کُن واریاہ زیادٕ سُہ مطلب بَچَن چھُ آلرٔڈی امیُٚک کریز لیکِن تِمَن گَژھِ اکھ سَپوٹ سِسٹم میلُن تہ مِیانہِ وجہ مطلب میٲنۍ کتھ چھِ یِتھ کٔنتھ زِ سٲنِس علاقَس منٛز چھنہٕ تِژھ کانٛہہ فیسلٹی وٕنہِ تہِ مَیَسَر تھٲومٕژ کِہینۍ گارمنٹن کہِ بَچہِ ہیٚکَن یِتۍ بَچَن خٲطرٕ مطلب کہ سِٹیڈِیَمن پیٹھ تھاون تَمِن میچ تہٕ پَتہٕ گژھن تِم گژھن تھوڑا بَچہِ بَچَن اگر ایواڈ دِمُو تِم گَژھن تھوڑا تمہِ سۭتۍ خۄش تہٕ تہِ چھُنہِ یہِ تیُتھ سِسٹم چھُنہٕ ییٚتہِ کِہینۍ سٲنِس الاقَس منٛز وٕنۍ تہٕ میجَر چیٚلینٛج چِھ تمَن یِمٕے پیٚوان فیس کَرٕنۍ کہِ اگر کانٛہہ بَچہِ وٕنکیٚنَس نیٚبَر نیرٕ سُہ گِندِ تاپَس منٛز تہٕ میانہِ حِسابہٕ اگر تٔمِس أسۍ خوش آمَد کرون سُہ ہاں ژٕ چھُکھ اَصٕل گِندان ایواڈ دیمو تہٕ لایک واریاہ خوش آمد کَرون تہٕ تم ہیٚکَن واریاہ اصٕل ناو روشَن کٔرِتھ پَننہِ علاقُک تہٕ سٲنِس علاقَس منٛز چھنہٕ تیٖتیاہ خاص سَپوٹٕس اِویٚنٹ گَژھان کِہیٖنۍ لایِک نہ سٲنیٚن گراوُنڈن منٛز نہ سٹیڈِیَمَن منٛز تہٕ بیٚیہِ چھنہٕ یورٕ کانہہ تیوٗتاہ بوٚڈ سٹیڈِیَمَ تنہِ کہیٖنۍ